میٛٲنۍ گھرِکۍ چھِ واریاہ زیادٕ اصٕل تِمَن مُتعلق یوٗتاہ تہِ وَنو تیٛوٗتاہ چھُ کَم ییٖتیٛاہ تہِ تٔعریٖف کَرو تِم چھِ کَم میٛٲنۍ گھرِکۍ چھِ میٛٲنۍ گۄڈٕنِکۍ دوست گۄڈٕنِکۍ وۄستاد یِمو مےٚ ہمیشہ سَپورٹ کوٚر چاہے میٛٲنِس زِندگی منٛز اپٕس آیا یا ڈاونٕس آیا تِمو دیٛت مےٚ ہمیشہ ساتھ میٛٲنۍ ہمَت دژٕکھ نہٕ کَم گژھنہِ کیٚنٛہہ گھرٕ والیٛو پَتہٕ یِم خاص تِم چھِ میٛٲنۍ دوست تہٕ روزیٚن ہمیشہ میٛانہِ زِندگی منٛز خاص اِنسان سٕنٛدۍ زِندگی منٛز چھُ دوستَن تہٕ گھرٕ والیٚن ہُنٛد اَکھ اہم رول آسان میٛٲنۍ دوست چھِ واریاہ زیادٕ اصۭل تہٕ اسہِ چھِ گُزٲرمٕژ اَکھ واریاہ یادگار زِندگی میٛانیٚن دوستَن مُتعلق یوٗتاہ وَننہٕ یی تیٛوٗتاہ چھُ کم میٛانیٚن دوستَن سۭتۍ چھِ مےٚ اکھ بہتریٖن یادگار زِندگی گُزٲرمٕژ سُکوٗلَس اَنٛدر سُکوٗلَس نیٚبر تہِ دوستو برٛۄنٛہہ چھِ مےٚ یِوان میٛانہِ فیملی ہُنٛد ہمیشہ بہٕ شکر گُزار روزٕ یِمو مےٚ ہمیشہ مَدد کوٚر ہمیشہ ووٚنُکھ نَہ أسۍ چھٕے ژےٚ سۭتۍ چاہے سُچویشَن کیٛاہ چھِ أسۍ چھِ ہمیشہ چیٛانہِ خٲطرٕ ریٚڈی ژٕ بَس ژٕ پر ژٕ کَر محنت ژٕ بن کیٚنٛہہ زِندگی منٛز اصٕل بہٕ چھیٚس پَننیٚن فیملی تہٕ پننیٚن گھرٕ والیٚن ہنٛز سٮ۪ٹھاہ شکر گُزار